جیسے کہِ مہاتما گاندھی جی تِمو تَہَنٛدی وجہ سۭتۍ ہیوٚک اِنڈیا آزاد گٔژھِتھ تہٕ بِرٛٹِش بِرٛٹشو نِش مہاتما گاندھی جی نہِ وجہ سۭتی چھِ أسۍ پنٛداہ اگستہٕ سٮ۪لِبرٛیٹ کَران پنٛداہ اگستہٕ برونٛٹھ ٲسۍ سٲنۍ زندگی غلامَن ہِںٛدۍ پٲٹھۍ اَسہِ ٲسۍ نہٕ دِوان کَتھ کَرنہٕ کِہیٖنۍ اَسہِ ٲسۍ نہٕ دِوان کٲم کَرنہٕ کِہیٖنۍ أسۍ ٲسۍ أسۍ ٲسۍ جیسے کہِ أسۍ ٲسۍ تہٕنٛدۍ غلامٕے اگر نہٕ گاندھی جی بِچور آسہِ ہے مےٚ چھِنہٕ باسان أسۍ آسہو وٕنہِ تہِ تہٕنٛدنی قدمَن تَل انٛگریزَن ہٕنٛدنی قدمَن تَل یہِ چھُ سانہِ خٲطرٕ گَروٕچ اَکھ کَتھ اَکھ پوٗرٕ ہِندوستان خٲطرٕ چھِ یہِ اَکھ گَروٕچ اَکھ کتھ اَکھ زِ گاندھی جی نہِ وجہ سۭتی گٔے أسۍ آزاد انٛگریزو ہٕنٛدیو ظُلمو نِش تِم ٲسۍ اَسہِ مٔزوٗرَن ہِنٛدۍ پٲٹھۍ کٲم کَرناوان غُلامَن ہِنٛدۍ پٲٹھۍ خدمت کَرناوان اَسہِ اوس نہٕ حقٕے اوس نہٕ اَسہِ پَنٕنۍ کَتھ کَرنٕچ حقٕے اوس نہٕ اَسہِ پرنُک اَسہِ اوس نہٕ حَقٕے اوس نہٕ اَسہِ پَنٕںۍ لَڑٲے لَڑنٕکۍ یہِ اوس گاندھی جی یی بِچور ییٚمۍ یہِ ہیوٚک ییٚمۍ یہِ ہیوٚک سپدٲیِتھ کہِ أسۍ ہٮ۪کو